جیسے کہِ اَگر أسۍ وٕچھو یُس مین فیکٹر یُس اَسہِ چھُ نہ یَتھ منٛز مطلب اَگر أسۍ وٕچھو مین فیکٹر اٮ۪گرِکَلچر خٲطرٕ سُہ چھُ کٔلایمیٹ آسُن کٔلایمیٹ اَگر بہتر چھُ تیلہِ چھُ فارمَر سندۍ خٲطرٕ گژھان یہِ بیٹر کہِ تِم ہٮ۪کَن پَنٕنۍ یہِ کَلٹِویشن اَصٕل پٲٹھۍ سَرِ اَنجام دِتھ اَگر یِمن کٔلایمیٹ اَصٕل مِلیو نہٕ یِم ہٮ۪کن نہٕ تیلہِ بیٹر مطلب ونو أسۍ مطلب پروڈَکشن دِتھ کِہینۍ تہِ گوٚو اَتہِ نسَن چھُ یہِ نَنان کٔلایمیٹ چھُ مین چیٖز کٔلایمیٹ چھُ مین چیٖز کَمہِ خٲطرٕ مطلب پروڈَکشن اَگر أسۍ وٕچھو اٮ۪گرِکلچر پروڈکٹِوٹی خٲطرٕ چھُ کٔلایمیٹ مین فیکٹر یا مین چیٖز وَنو أسۍ وۄنۍ اَگر أسۍ وٕچھو نہ مطلب یِم فیکٹر کِتھ پٲٹھۍ چھِ یا کِتھ پٲٹھۍ چھِ اَثر واتناوان اٮ۪گرِکَلچَرَس پیداوار یُس چھُ مطلب یُس فارمر پَنٕنۍ پیداوار کران اوس ؤنکینَس اَگر أسۍ وٕچھو کٔلایمیٹ کِتھ پٲٹھۍ چھُ یِمن پٮ۪ٹھ اَثرات سَرِ اَنجام دِوان سُہ چھُ یہِ کہِ اَگر اسۍ وٕچھو سُہ چھُ یہِ اۭں اَگر فٔلڈ چھُ گۄڈٕنیتھ نِمو أسۍ فٔلَڈ فٔلَڈ آو سہلاب آو اَگر اَسہِ فصٕل اوس وۄپدوومُت پَتہٕ آو سَہلاب تَمہِ سۭتۍ کیاہ چھُ گژھان کٲم تَمہِ سۭتۍ چھُ مطلب پٲدٕ اوس اَسہِ کوٚرمُت وۄنۍ وۄنۍ آو سَہلاب أمۍ نیو سَہلابَن ؤٹتھۍ یہِ نیو نہ ٹھیٖک چھا گوٚو یُس پٲدٕ گوٚومُت تہِ اوس یُس بَنیوومُت اوس سُہ تہِ مۄکلیوو سُہ تہِ مۄکلیوو گوٚو اَمہِ سۭتۍ گے کٲم فارمَر سٔنز یُس کَلٹِویشن بچارَس ٲس یُس فارمَرَن کَلٹِویشن ٲس کٔرمٕژ سۄ تہِ مۄکلے سۄ مۄکلے أتۍ سۭتۍ اَمہِ پَتہٕ نِمو أسۍ دوٚیِم ٹَاسٔک دوٚیم ٹاسَک اَگر أسۍ وٕچھو مطلب مطلب اَگر أسۍ وٕچھو وِنٹٲرٕس وِنٹٲرٕسس منٛز چھِ نہٕ أسۍ ہٮ۪کان مطلب پروٗ پوٗرٕ پوٗرے طریٖقے سے چھِنہٕ أسۍ وِنٹٲرٕسس منٛز ہٮ۪کان پیداوار کٔرِتھ کِہینۍ تہِ کیازِ مطلب اَتھ منٛز چھِ أسۍ صرِف مطلب پَنٕنہِ خٲطرٕ چھِنہٕ أسۍ زیاد ہٮ۪کان اَتھ منٛز ہٮ۪کان پیداوار کٔررِتھ چاہے سَبزی ٲسِنۍ یا چاہے باقی باقی چیٖز ٲسِنۍ چاہے فروٗٹٔس ٲسِنی یِم چھِ نہٕ أسۍ ہٮ۪کان پٲو پیداوار مطلب یِم چھِنہٕ أسۍ ہٮ۪کان وۄپدٲیتھٕے کیازِ کہِ مطلب اَتہِ چھُ آسان لگاتار چھُ وِنٹٲرسَن چاہے روٗد چاہے شیٖن یہِ چھُ لَگاتار آسان پیوان مطلب اَمہِ سۭتۍ چھُ واریاہ اِفیکٹ گژھان اَمہِ سۭتۍ چھُ واریاہ اِفیکٹ گژھان اَسہِ اوس سَن لایِٹ ضوٚرتھ سَن لایٹ اَسہِ فوٹوسِنتھسٔز خٲطرٕ اَسہِ ضوٚرتھ کہِ فوٹوسِنتھِسٔز کرِ پٔلانٹ پَلانٹ ییٚلہِ فوٹوسِنتھسِز کرِ سُہ کَڑِ اینَرجی اینَرجی بَنایہِ سُہ بَنایہِ اینرجی اینرجی کہِ وجہہ سۭتۍ ییہِ سُہ پَتہٕ ہٮ۪کہِ مطلب چاہے سُہ پَتہٕ فروٗٹ چاہے سُہ پَتہٕ باقی ویجٹیبٔلٔز ٲسِنۍ تِم ہٮ۪کَن سُہ بَنٲیِتھ اٮ۪نرجی سۭتی ییٚلہِ زَن نہٕ کہِ بِچارَس اینرجی مطلب تٔمِس مِلے یہِ سُہ چھُ بَچارٕ پَریشان اَہنہٕ کَرِ کیاہ مطلب اینَرجی ییٚلہِ نہٕ ٲس ییٚلہِ نہٕ لایِٹے ٲس سَن لایٹ ٲس برابر کِہینۍ نہٕ سُہ کَتہِ اَنہِ مطلب سُہ کپٲرۍ کرِ پٲدٕ یِم چٖیز تہِ چھِ اَتھ منٛز مین مطلب یِم فیکٹر اَتھ منٛز چھُ یِم تہِ چھُ اَتھ پٮ۪ٹھ اَثر کران یِمو سۭتۍ تہِ چھُ واریاہ پروبلِمز کرییٹ گژھان ڈروٹ چھُ ڈروٹ مطلب اَگر وٕچھَو مطلب یہِ روٗد ووٗد چھُ نہٕ پیوان کیٚنہہ خۄشک سٲلی چھےٚ گژھان خۄشک سٲلی چھےٚ واریاہ مُضِر ییٚلہِ زَن کہِ اَگر أسۍ وٕچھو نہ زیادٕ تر وٕچھان چھِ أسۍ ییٚلہِ أسۍ رایِس وۄپداوان چھِ یعنی کہِ دانہِ چھِ أسۍ دانہِ سیٖزَن چھُ آسان دانہِ سیٖزنَس منٛز اَگر نہٕ روٗد پیٚیہِ کِہینۍ تَمہِ سۭتۍ چھِ واریاہ زیادٕ پروبلِم گژھان واریاہ زیادٕ پروبلِم چھِ گژھان روٗد چھُ ضروٗری سٲنِس اَگر أسۍ وٕچھو اَگست پٮ۪ٹھ سیپٹمبر مطلب یا سیپٹمبر اینڈِنگ چھِ أسۍ مطلب آسن تَیٲر کَرٕنۍ کہِ أسۍ لونَو دانہِ مَگر ییٚلہِ نہٕ روٗدُے آسان چھُ مٔنزۍ کِہینۍ مطلب اَمہِ سۭتۍ چھُ پَتہٕ یِم اَگر أسۍ وٕچھو واٹر چھِ ژےٚ پَیی واٹر زایلَم کِنتھ چھُ واٹڑ ٹرانَسفر گژھان یہِ تہِ چھُ ضروٗری اینرجی بَناونہٕ خٲطرٕ گوٚو اَگر نہٕ واٹر تہِ پیٚیہِ کِہینۍ مطلب روٗد پیٚیہِ کِہینۍ تہِ روٗد سۭتۍ گژھِ خۄشٔک سٲلی خۄشٔک سٲلی ییٚلہِ گژھِ تَمہِ سۭتۍ تہِ گے پروبلِم مطلب اَتھ منٛز گیے بروبلِم یہِ ہٮ۪کہِ نہٕ پیداوار تہِ ہٮ۪کہِ نہٕ برابر گژھِتھ کِہینۍ تہِ گوٚو اَمہِ مطلب یِمو چیٖزَو سۭتۍ تہِ چھُنہِ مینٹینَنس تھاونۍ اَسہِ یِمن پٮ۪ٹھ تہِ چھُ فوکَس کَرُن کہِ یِم چیٖز چھُ برابر اَتھ منٛز کِلیر سِکوٗینسس منٛز آ آسان ییٚتہِ گوٚو رایِس خٲطرٕ چھِ أسۍ وٕچھان رایِس خٲطرٕ مینلی چھِ أسۍ نِوان رایِس مَگر وۄنۍ چھُنہٕ ضروٗری رایِسٕے یوت باقی باقی پیداوار تہِ چھِ اَتھ منٛز یِوان یِم یِمو یِمَن تہِ ضروٗری چھُ ٹھیٖک چھا یِمن یہِ ضروٗرۍ چھُ کہِ روٗد گوٚژھ پیوٚن ییٚلہِ زَن کہِ اَسہِ وُچھ اوتانَتھ مطلب کہِ فٔلَڈ فٔلڈ اوس سہلاب آو سَہلاب سۭتۍ گے پٔتمہِ لَٹہِ واریاہ زیادٕ گے سَہلاب سۭتۍ پروبلِم سہلاب سۭتۍ گٔے یِم تہِ پیداوار ٲسۍ بَنیمٕتۍ تِمو یِم تہِ پیداوار بَنیمٕتۍ ٲسۍ تِم گے لاسٹَس ایٹ دَ اینڈ گے تَم ختٔم ایٹ دَ اینڈ گے تِم ختٔم یِہوے چھُ اَگر أسۍ وۄنۍ وٕچھو سایکٔلون سایکٔلون مطلب طوٗفان ط وٗفان چھُ اَگر أسۍ وٕچھو نہ سایکٔلون چھُ لگاتار یِوان مطلب طوٗفان سۭتۍ چھُ یِتھ پٲٹھۍ أسۍ نِمو اٮ۪کزامپٔل دِمہٕ بہٕ اٮ۪کزامپٔل چھِ یہِ کہِ لاسٹ کِس اینڈَس پٮ۪ٹھ اینڈ سِٹیجَس پٮ۪ٹھ اَگر أسۍ وٕچھو مطلب زیادٕ تر چھُ یہِ اَثر وٕچھان أسۍ مطلب ایپٔلزَن پٮ۪ٹھ چھُ گژھان یعنی کہِ ژوٗٹین پٮ۪ٹھ چھُ گژھان زیادٕ اَثر بِچارین ییٚلہِ لاسٹ اینڈ سِٹیجَس پٮ۪ٹھ آسان چھُ اَگر ٲکھتی تِمن مطلب زیٖرٕے سندِ سۭتۍ تہِ ہوا ژنڈٕے یٲژ یہِ تِم چھِ پیوان بِچارٕ ؤسۍ گوٚو اینڈ سِٹیجس پٮ۪ٹھ چھِ یِمن پروبلِم گژھان ٹھیٖک چھا گوٚو اینڈ سِٹیجَس پٮ۪ٹھ اَگر سایکلوٗن ییہِ امہِ سۭتۍ گژھِ پروبلِم چاہے ڈوٗنۍ آ ڈوٗنۍ چھِ اَسہِ مین ییٚتہِ نسن ڈوٗنۍ اَگر سایکٔلوٗن آو ڈوٗنۍ پین سٲری گوٚو اَمہِ سۭتۍ دِمو مطلب پیداوارَس منٛز گے پروبلِم اٮ۪گرِکَلچرَس سٲنِس اٮ۪گرِکَلچرَس سٲنِس گے پروبلِم اَگر أسۍ ہورٕ وٕچھو ژوٗنٹھین اَگر سایکٔلون لگاتار روزِ سایکٔلون روزِ لگاتار دیٹ میٖنٔز کہِ مطلب ژوٗٹین پٮ۪ٹھ تہِ بِچارَن پٮ۪ٹھ پیوٚو اَثر تِمو سۭتۍ تہِ گے پروبلِمز کرییٹ تِمو سۭتۍ تہِ گے تیٚلہِ پروبلِمز کرییٹ یِم چھِ مطلب یہِ ڈیولَپِنگ سِٹیجَس پٮ۪ٹھ اَگر أسۍ وٕچھو یِم چھِ أسۍ وٕچھن ڈیولَپِنگ سِٹیجَس پٮ۪ٹھ کہِ کَتھ کیاہ اشوٗ زیادٕ گژھان کَتھ کوتاہ کَم چھُ گژھن باقی چھُنہٕ اَسہِ اینڈ سِٹیج چھُ اَسہِ سُہ چھُ پَیی اینڈ سِٹیجَس پٮ۪ٹھ چھُ اَسہِ لو لیؤلز تھاونۍ چھُ اَسہِ گوٚو طوفان سۭتۍ تہِ چھُ اَسہِ یِمو پروبلِمو یِم طوٗفان سۭتۍ تہِ چھِ گژھان پروبلِم کرِییٹ ٹھیٖک چھا طوٗفان سۭتۍ تہِ آیہِ واریاہ پروبلم لَبنہٕ چاہے وۄنۍ فٔلڈَس منٛز ٲسِنۍ چاہے طوٗفان چاہے أسۍ باقی باقی نِمو ٹھیٖک چھا چاہے طوٗفان ٲسِنۍ چاہے یہِ چھُ نِمو کیاہ چھِ وَنان أسۍ اَتھ کیاہ چھِ وَنان اوکے